ٹوٗرِسٹٕس یِم یور چھِ یِوان تِم چھِ یِوان نَظار کَرنہٕ خٲطر مَطلَب تِم چھِ یِوان یور جاے وٕچھنہِ خٲطر سٲنِس عَلاقَس مَنٛز یُس جاے چھِ واریاہ خوٗبصورَت چھُ ییٚتہِ چھُ واریاہ جایہِ مَطلَب واریاہ خوٗبصوٗرَت یور ٹورِسٹٕس چھِ یِوان مَگَر اَکھ یُس سُہ چھُ گُلمرگ چھُ تور چھِ یِوان واریاہ ٹورِسٹٕس تور چھِنہٕ یِوان صرف أکسی سیٖزنَس مَنٛز کینٛہہ تور چھِ یِوان ہَر کُنہِ سیٖزنَس مَنٛز چھِ تور یِوان ٹورِسٹٕس مَگَر یہِ وَندَس مَنٛز چھِ یِوان زیادَے وَنٛدَس مَنٛز چھِ تَتہِ آز سِکیٖنٛگ تہِ کَران امہ موٗجُب چھُ مَطلَب تَتہِ چھُ شیٖن پیٚوان واریاہ ییٚلہِ ییٚمہ موٗجُب تَِتہِ سِکِنٛگ تہِ چھِ ہیٚکان تِم کٔرِتھ اِسلیے چھُ وَندَس پَتہٕ وَندَس تہِ چھِ واریاہ ٹورِسٹٕس یِوان آز چھُ یہِ گُلمرگ یُس چھُ سُہ چھُ گَنڈولا گَنڈولا سۭتۍ مَشہور تور چھِ مَطلَب زیاد گَژھان تمی موٗجُب کیاز گَنڈولَہَس کھَسنہٕ خٲطرٕ سُہ چھُ تمی موٗجُب مَشہوٗر بیٚیہِ چھُ تَتہِ مَطلَب سیٖنری تہِ چھِ واریاہ تَتہِ اَصل تَتہِ چھُ گُرۍ تہِ آسان تِمَن پیٚٹھ چھُ پَتہ ٲس صفٲیی تہِ کَران بییٚہِ چھُ تَتہِ مَطلَب واریاہ یِم گاڈِ تہِ چھِ تَتہِ چَلاوان ہاں واریاہ واریاہ چیٖز چھِ تَتہِ بیٚیہِ وَندَس یُس چھُ مَطلَب وَندَس چھُ تَتہِ زیاد مَزٕ آسان کیازِ کہِ اَکھ چھُ تَتہِ یہِ موسَم تہِ چھُ آسان واریاہ اَصل وَندَس ٹھنڈی چھِ آسان اَصل بییٚہِ چھِ تَتہِ آسان یم شیٖن سۭتۍ واریاہ زیاد اَصل سیٖنری تَتہِ چھِ تِم سکیٹِنٛگ کَران سِکِنٛگ کَران وَندَس مَنٛز ییٚمہِ سۭتۍ پَتہٕ واریاہ زیاد مَزٕ چھُ یِوان کیازکہِ یِم مَطلَب نیٚبرِم ملک چھِ مَطلَب أڑۍ أڑۍ مُلک یِمَن شیٖن یِمَن چھُنہٕ شیٖن چھُ پیٚوان کہیٖنۍ کَشمیٖرَس مَنٛز چھُ شیٖن پیٚوان پَتہٕ چھِ تِم زیاد مَطلَب تِمَن خۄش کَران کہِ تم یِن تم یِن یور پَتہٕ کَرَن سِکِنٛگ کیازکہِ شیٖنَس مَنٛز چھُ تمَن واریاہ مَزٕ یِوان تِم چھِنہٕ کیاز تِہندِس یَتھ عَلاقَس تِہندِس مُلکس مَنٛز چھُنہٕ شیٖن پیٚوان کِہیٖنۍ ییٚمہِ سۭتۍ چھِ تِم مَطلَب شیٖن واریاہ پَسَنٛد کَران تہٕ تِم چھِ یِوان یور سِکِنٛگ کَرنہٕ شیٖنَس مَنٛز